اسلامُ علیکُم تُہۍ چھُو حظ حفیٖظا جی بہٕ حظ چھَس صِبگَت جی بہٕ حظ چھَس بانٛڈی پوٗرہ پٮ۪ٹھ مےٚ حظ اوس یہِ اَسہِ حظ اوس تۄہہِ اِجازت ہٮ۪ون ہیٚکوٕ حظ جلوٗس کٔڈِتھ ییٚتہِ حظ چھِ یِم لَڑکہٕ حظ چھِ یِم حظ چھِ واریاہ زیادٕ نَشہٕ کران ماحول تہِ حظ چھِ ییٚتہِ واریاہ زیادٕ خراب گژھان اَمہِ سۭتۍ پرٛابلِم

أسۍ حظ کَڈہو یہِ صُبحَس حظ کَڈہو أسۍ اَہَن حظ

أسۍ حظ چھِ وَنان أسۍ نیرَو یوٚتُے دَہ بَجے اَہَن حظ

ٹھیٖک حظ چھُ اَہَن حظ ٹھیٖک حظ چھُ تیٚلہِ اَدٕ حظ بِہِو حظ خۅدایَس حوال